آ برٛونٛہہ کالہِ حظ چھِ ٲسۍمٕتۍ أسۍ أسۍ حظ چھِ آزٕ کَران اٮ۪ل پی جی یوٗز اَسہِ حظ چھِ سانہِ ہر کُنہِ گَرَس منٛز چھِ آز اٮ۪ل پی جی یوٗز گژھان خاص کَر اگر أسۍ وٕچھو کٔشیٖر منٛز حظ چھِ آز کَل زیادٕ اٮ۪ل پی جی یوٗز گژھان کیٛازِکہِ یُس برُنٛہِم وقت چھِ اوسمُت تَتہِ حظ چھِ برٛونٛہہ حظ چھِ ٲسۍمٕتۍ کَمٕے مٔنی آسان یُس حظ مطلب پونٛسَے چھِ ٲسۍمٕتۍ واریاہ زیادٕ کَم یِوان گژھان یُس حظ أزیُک وقت چھِ آز حظ چھِ واریاہ زیادٕ پونٛسہٕ لوٗکَن اگر حظ وٕچھو أڑۍ حظ چھِ بِزنِسَس سۭتۍ أڑۍ حظ چھِ أڑۍ حظ چھِ مُلٲزِم أڑۍ حظ چھِ ہر کانٛہہ حظ چھِ کاربار کَران رۄپیہِ دَہ چھُ آز چھِ ساسہٕ بٲدی بِزنِس ہر کانٛہہ چھُ رۄپیہِ دَہ زینان یُس حظ برُنٛہِم وقت چھِ اوسمُت برٛونٛہہ حظ چھِنہٕ ٲسۍمٕتۍ مطلب ییٖتیٛاہ تہِ نَہ پونٛسہٕ آسان کِہیٖنۍ تہِ نَہ وۄنۍ گوٚو سۄجہٕ رۄجہِ برٛونٛہہ چھِ واریاہ زیادٕ سوٚگ اوسمُت آسان درٛۄجہٕ راہ چھِنہٕ کِہیٖنۍ تہِ نَہ اوسمُت آسان تہٕ یُس حظ أزیُک وقت چھِ یَتھ منٛز حظ چھِ واریاہ زیادٕ یُس اٮ۪ل پی جی یوٗز کَران یُس حظ سٲنۍ اگر حظ بہٕ پَنٕنۍ اٮ۪کٕسپیٖریَنٕس کَرٕ مطلب اَتھ منٛز اٮ۪کٕسپٕلین تہٕ یِم حظ برُنٛہِم لُکھ چھِ ٲسۍمٕتۍ برٛونٛہہ حظ چھِنہٕ یوٗتاہ زینان ٲسۍمٕتۍ کِہیٖنۍ تہِ نَہ برٛونٛہہ حظ چھِ ٲسۍمٕتۍ زیادٕ یِم برُنٛہِم لُکھ تِم حظ چھِ ٲسۍمٕتۍ سادٕ ٲسۍمٕتۍ سیوٚد ٲسۍمٕتۍ تِم حظ چھِ ٲسۍمٕتۍ زیادٕ کَران لٔکٕر یوٗز لٔکٕر حظ چھِ تِم اَمہِ موٗجوٗب ٲسۍمٕتۍ یوٗز کَران کیٛازکہِ تِم حظ چھِ ٲسۍمٕتۍ دانٛمُر زالان تِم حظ چھِ ٲسۍمٕتۍ دانٛمبرِس تہِ لٔکٕر کَران یوٗز تِم حظ چھِ ٲسۍمٕتۍ مطلب تِمَن حظ چھِ اوسمُت بَتہٕ آسان رَنُن تِم حظ ٲسۍمٕتۍ بَتہٕ رَنان لٔکرِ سۭتۍ تِمَن حظ آسہِ ہے سیُن رَنُن تِم ٲسۍ رَنَن لٔکرِ سۭتی تِم حظ ٲسۍ تِمَن حظ آسہِ ہے چاے کَرٕنۍ تِم حظ ٲسۍ کَران سَمَوارَس مَنٛز سَمَوارَس یُس حظ پَتہٕ سَمَوارَس ؤنِو تُہۍ کِتھ کٔنۍ چھِ گرٛٮ۪کھ کھَسان یُس اَسہِ سَمَوار چھُ ییٚتہِ آسان تَتھ حظ چھِ پٮ۪وان اَسہِ تیوٚنٛگُل ترٛاوُن تیوٚنٛگُل مَطلَب مطلَب یِہوٚے حظ نار حظ یُس نیران چھِ دانٛمبرِ منٛز پَتہٕ حظ چھِ أسۍ تَمہِ منٛز اَتھ تیوٚنٛگُل پَتہٕ حظ چھِ تَتھ ژِنۍ ترٛاوان منٛز ژِنہِ حظ بہٕ حظ ؤنِو تۄہہِ ژِنہِ کیٛاہ گٔے ژِنہِ حظ چھِ أسۍ یِہوٚے نار چھِنہٕ حظ یِہوٚے چھِ أسۍ ژھٮ۪وراوان پَتہٕ حظ چھِ اَتھ یِم ژِنہِ بَنان تَتھ حظ چھِنہٕ أسۍ سوٗر دِوان گژھنہٕ کِہیٖنۍ تَتھ حظ چھِ أسۍ ژِنہِ بَناوان پتہٕ حظ چھِ أسۍ تِمَے ترٛاوان سَمَوارَس تہٕ پتہٕ حظ چھِ تَتھ پٮ۪وان پھۄکھ تھوڑا دیُن ٲسہٕ سۭتۍ حظ پتہٕ حظ چھِ تَتھ گرٛٮ۪کھ یِوان تہٕ تَتھ چاے حظ چھِ واریاہ زیادٕ میٖٹھ گژھان کیٛازکہِ تَتھ حظ چھِ واریاہ زیادٕ پاک لَگان سُہ حظ چھِ واریاہ زیادٕ میٖٹھ گژھان سُہ چاے پَتہٕ حظ چھِ تَتھ چٮ۪نَس یِوان واریاہ زیادٕ مَزٕ وۄنۍ اگر أسۍ کَتھ کَرو برُنٛہِمہِ لوٗکَن ہٕنٛز حظ وَنہٕ بہٕ تہٕ تِم چھِ ٲسۍمٕتۍ پَتہٕ یِتھَے کٔنٮ۪تھ چاے ٲسۍمٕتۍ کَران بَتہٕ وَتہٕ تِم حظ چھِ سٲلِم ٲسۍمٕتۍ دانٛمبرِس پٮ۪ٹھ اگر بہٕ اَگر بہٕ پنٛنہِ لۄکچارٕچ کَتھ کَرٕ میٛٲنِس لۄکچارَس منٛز تہِ اوس یِتھَے کٔنۍ گژھان تِم حظ ٲسۍ میٛٲنۍ یِم حظ میٛٲنۍ مطلب سٲنۍ بُزَرٕگ چھِ میٛٲنۍ نانۍ چھِ میون بٕڈبَب اوس تِم حظ ٲسۍ یِتھَے کٔنۍ یِم میٛانہِ پۄپھٕ آسہٕ میٛٲنۍ میٛٲنۍ پِتَر ٲسۍ پِچنہِ آسہٕ تِم حظ ٲسۍ یِتھَے کٔنۍ کَران یوٗز بیٚیہِ حظ ٲس برٛونٛہہ آسان یِتھ کٔنۍ حظ چھِ آز آسان الگ الگ أسۍ حظ چھِ آسان مطلب بہٕ حظ کَرٕ وٕنۍکٮ۪نَس پَنٕنۍ فیملی ہِنٛز کَتھ سانہِ فیملی منٛز حظ چھِ صرف ترٛےٚ پانٛژھ بٲژ مطلب تِمو منٛز تہِ چھِ ترٛے آسان وٕنۍکٮ۪نَس گَرِ یِم مےٚ برٛدَر زٕ چھِ تِم چھِنہٕ گَرِ آسان کِہیٖنۍ تہٕ أسۍ حظ چھِ زیادٕ کَران اٮ۪ل پی جی یوٗز کیٛازکہِ اَسہِ چھَنہٕ لگان کِہیٖنۍ تٲر اَسہِ کیٛاہ چھِ آسان بتہٕ کَپ زٕ رَنٕنۍ بس حظ تہٕ یُس حظ برُنٛہِم فیملی چھِ ٲسمٕژ سۄ حظ ٲسمٕژ واریاہ زیاد بٔڑ آسان پارٕ پیٚتٕر حظ چھِ یِکوٹہٕ ٲسۍمٕتۍ آسان بٕڈبَب حظ چھِ ٲسۍمٕتۍ بَڈٕ بٕڈبَب چھِ آز اگر أسۍ وٕچھو وٲنٛس تہِ نَہ حظ چھَنہٕ تیٖژاہ نیران کِہیٖنۍ تہِ نہٕ اگر أسۍ أزِکۍ جوان وٕچھو تِمَن نہٕ حظ چھَنہٕ تیٖژاہ وٲنٛس تہِ نَہ کِہیٖنۍ آسان تہٕ یِم حظ برٛونٛہہ چھِ ٲسۍمٕتۍ برٛونٛہہ حظ چھِ ٲسۍمٕتۍ آسان یِکوَٹے سٲلِم برٛونٛہہ حظ چھِ اوسمُت اَکھ أکِس سیوٚد آسان اَصٕل بیٚہُن کَرُن برٛونٛہہ برٛونٛہہ حظ چھِ اَکھ أکِس سۭتۍ صلَح اوسمُت آسان اَصل پَتہٕ حظ چھِ ٲسۍمٕتۍ تِم أکۍسٕے مطلب أکۍسٕے گَرَس منٛز آسان دَہ دہ وُہ وُہ پتہٕ حظ ٲسۍمٕتۍ تِمَن زَنٮ۪ن پٮ۪وان واریاہ زیادٕ رَنُن پتہٕ حظ چھِ تِم یِتھَے کٔنۍ ٲسۍمٕتۍ تِم زَنہِ رَنان اَتھ منٛز دانٛمبرِس زالان پَتہٕ حظ ٲسۍمٕتۍ بَتہٕ دیگ رَنان اگر أسۍ أزِچ کَتھ کَرو نہٕ حظ آز حظ چھِ سُہ یَتھ حظ چھِ رایِس تہِ آمٕتۍ وۄنۍ وۄنۍ حظ چھِ أسۍ رایسَن منٛز بَتہٕ رَنان وۄنۍ حظ چھِ أسۍ رایِس تہِ یوٗز کَران یا اِنٛڈَکشَن حظ چھِ آمٕتۍ اِنٛڈَکشَنَن پٮ۪ٹھ چھِ سیُن رَنان چاے کَران بَتہٕ تہِ ہٮ۪کو کُنہِ ساتہٕ رٔنِتھ اَگر نہٕ کہِ یَتھ پٮ۪ٹھ رَنو کِہیٖنۍ تہِ نہٕ رایسَس منٛز تہٕ تِم حظ ٲسۍ پَتہٕ یِمنٕے پٮ۪ٹھ بَتہٕ دیگ رَنان تِمَن حظ اوس واریاہ زیادٕ سیُن پٮ۪وان تِمَن حظ تِم حظ ٲسۍ تھاوان دۄہَس دۄہَس ۂر زالوٕنۍ تہٕ بیٚیہِ حظ اوس برٛونٛہہ مطلب یُس حظ زیُن اوس سُہ حظ اوس سٮ۪ٹھاہ آسان اگرَے أزِچ کَتھ کَرو أسۍ حظ چھِ آز زیادٕ پھرٛٮ۪س ژَٹان پَتہٕ حظ کٕنان نَہ برٛونٛہہ حظ چھُنہٕ اوسمُت یوٗتاہ گژھان کِہیٖنۍ برٛونٛہہ حظ یُس حظ ییٚکیٛاہ ییٚلہِ حظ ہَرُد چھُ واتان ییٚکیٛاہ یُس حظ أزیُک وق چھِ ہَرُد حظ چھِ واتان پَتہٕ حظ یِمَن کُلٮ۪ن پٮ۪وان پَن پَتہٕ حظ چھِ أسۍ یہِ پَتہٕ حظ چھِ برٛونٛہہ ٲسۍمٕتۍ یہِ پَن تہِ چھِنہٕ حظ یہِ تہِ حظ چھِ ٲسۍمٕتۍ پَتہٕ گَرٕ اَنان تھاوان تھاوان ٲسۍمٕتۍ گَرِ موٗجوٗد کُنہِ جایہِ کٲنی پٮ۪ٹھ پَتہٕ یا گُپَن کٲنی پٮ۪ٹھ پَتہٕ حظ چھِ ٲسۍمٕتۍ یِہوٚے زالان وَنٛدَس وَنٛدَس ٲسۍمٕتۍ پَتہٕ یِہوٚے دانٛمبرِس زالان بیٚیہِ ٲسۍمٕتۍ زیُن زالان یا گُپَن حظ چھِ گُہہ کَران ہَر کُنہِ گَرَس منٛز حظ چھِ ٲسۍمٕتۍ گُپَن آسان پَتہٕ حظ چھِ ٲسۍمٕتۍ تِم گُہہ کَران پَتہٕ حظ چھِ سُہ ٲسۍمٕتۍ گُہہ نِوان یِم کُنہِ جایہِ کھُلہٕ مٲدانَس منٛز پَتہٕ حظ چھِ سُہ گُہہ ٲسۍمٕتۍ ہۄکھناوان پَتہٕ حظ چھِ سُہ گُہہ چھِ ہۄکھناوان پَتہٕ حظ چھِ ٲسۍمٕتۍ سُہ گُہہ حظ ہۄکھناوان پَتہٕ تھاوان یِتھَے کٔنٮ۪تھ ترٛوڈَن منٛز تھاوان ٲسۍ سیف کُنہِ جایہِ اَصٕل جایہِ مطلب کٲنی پٮ۪ٹھ یا کُنہِ جایہِ ٹِن شَڈ چھِ ٲسۍمٕتۍ یا تِمَن تَل چھِ ٲسۍمٕتۍ تھاوان پَتہٕ حظ چھِ ٲسۍمٕتۍ یِم یِمنٕے مطلب یِمَے حظ ٲسۍمٕتۍ یِہوٚے حظ اوسمُت وَنٛدَس زالان پَتہٕ حظ چھِ یِمَن اوسمُت وَنٛدس حظ ٲسۍمٕتۍ زالان پَتہٕ حظ چھِ یِم ٲسۍمٕتۍ پَن یہِ بیٚیہِ حظ کاٹھ ٲسۍمٕتۍ رَلہٕ کَلان کَران تہٕ پَتہٕ حظ چھِ ٲسۍمٕتۍ یِم یِہوٚے زالان وۄنۍ اگر أسۍ آز وٕچھو نَہ حظ آز حظ چھِنہٕ ییٖژاہ تہِ نَہ آز حظ چھِ واریاہ زیادٕ پرٛابلِم اَسہِ گژھان یِمَن چیٖزَن منٛز اَسہِ حظ چھِنہٕ آز حظ چھِنہٕ گۄڈٕنٮ۪تھ یِم یوٗز کَرٲنی آز حظ مانہِ نہٕ کانٛہہ گُہہ تُلنُے مطلب یُس حظ ماڈَل شُرۍ چھِ یِم حظ مانَن نہٕ گُہہ تُلنٕے وۄنۍ یِم برُہِم چھِنہٕ حظ ٲسۍمٕتۍ تِم حظ چھِ ٲسۍمٕتۍ اَتھ سۭتۍ زیادٕ کَران تِم تَوَے حظ چھِنہٕ تِمَن زیادٕ بٮ۪مارِ آسمَژ کِہیٖنۍ تہِ نہٕ تہٕ مگر تِم تِمَن حظ چھِ ٲسۍمٕتۍ تِمَن حظ چھِ یوٚتام حظ مےٚ چھِ باسان یِم حظ پرٛٲنۍ لُکھ چھِ ٲسۍمٕتۍ تِم حظ چھِ ٲسۍمٕتۍ تِم حظ چھِ ٲسۍمٕتۍ مطلب اَصٕل سانہِ نِش واریاہ زیادٕ تِم حظ چھِ ٲسۍمٕتۍ تنٛدرُستہٕ تِم حظ چھِ ٲسۍمٕتۍ تنٛدرُست واریاہ زیادٕ تِمَن حظ چھِنہٕ تِمَن حظ چھِنہٕ ٲسۍمٕتۍ ڈِفکَلٹیٖز چھِنہٕ کٕہیٖنۍ تہِ نہٕ ٲسۍمٕتۍ تِمَن حظ چھِنہٕ کٕہیٖنۍ تہِ نَہ پرٛابلِم ٲسۍمٕتۍ تِم حظ چھِ سانہِ نِش واریاہ زیادٕ اَصل ٲسۍمٕتۍ تہٕ یُس حظ نوٚو زَمانہ چھِ یہِ آسہِ ہے زیادٕ ٹٮ۪کنالجی کُن لَمان تَوَے حظ چھِ یَتھ منٛز پرٛابلِم اَسہِ باسان برُنٛہِم زمانَس منٛز چھِ پرٛابلِم ٲسمٕژ یہِ نَہ پرٛابلِم حظ چھِنہٕ کٕہیٖنۍ تہِ نَہ ٲسمٕژ یِم تِم لُکھ ٲسۍ تِمَن حظ ٲس نہٕ بٮ۪مارِ تہِ نَہ کِہیٖنۍ تِمَن حظ ٲس نہٕ پرٛابلِم تہِ نَہ اگر أسۍ أزِچ کَتھ کَرو آز حظ چھِ ساسہٕ بٔدی بٮ۪مارِ آسان برٛونٛہہ حظ چھِنہٕ یِم بٮ۪مارِ تہِ نَہ آسمَژ کِہیٖنۍ نَہ نَہ تِمَن حظ چھِنہٕ تِمَن حظ چھِنہٕ کٕہۭنۍ تہِ نَہ ڈِفکَلٹی ٲسمٕژ پٮ۪وان فیس کَرٕنۍ تِمَن حظ کیٛازِکہِ تِمَن حظ چھِ اَگر حظ گَرَس منٛز دَہ زَنہِ آسَن تِمَن حظ چھِ ٲسۍمٕتۍ پٮ۪وان تِمَن حظ چھِ ٲسۍمٕتۍ پٮ۪وان اَکھ زٔنۍ أتھی پٮ۪ٹھ یا زٕ زَن تھاونہٕ رنٛنَس پٮ۪ٹھ تَوَے حظ چھِنہٕ تِمَن کٕہیٖنۍ تہِ نَہ پرٛابلِم یا تِمَن حظ چھِنہٕ کٕہیٖنۍ تہِ نَہ ٲسۍمٕتۍ یہِ مطلب پرٛابلِم فیس پٮ۪وان کَرٕنۍ یہِ کٕہۭنۍ تہِ نَہ ٹٮ۪نشَن ٲسمٕژ آسان یُس حظ وۄنۍ ماڈٲرٕن زمانہٕ چھِ یَتھ منٛز حظ چھِ اَسہِ واریاہ زیادٕ پرٛابلِم گژھان یَتھ منٛز چھِ واریاہ زیادٕ بٮ۪مارِ تہِ یوٗتاہ یوٗتاہ أسۍ برٛونٛہہ چھِ پَکان تیوٗتاہ تیوٗتاہ چھِ اَسہِ بٮ۪مارِ تہِ بڑان